السلامُ علیکُم گُلشَنہ جی چھا آ بہٕ چھےٚ سے اِسمایی کَتھ کَران ژٕ چھِ ہامَے ٹھیٖک ٹھیٖک اَصٕل پٲٹھۍ یے ژےٚ چھِ یے پَے مےٚ اوس چون نَمبر گوٚمُت ڈِلیٖٹ وونۍ کوٚرمَے مےٚ بیٚیہِ کِس فون تٔمِس ہیوٚتمَے مےٚ چون نَمبَر دوٚپمَس مےٚ دِ یِتھ پٲٹھۍ گُلشَنُن نَمبر اے اَہَنہِ خٲرٕے یے اوس بہٕ ٲسٕس بِہِتھ تہٕ وۄنۍ ٲسٕس بہٕ دَپان اَسہِ چھُنہ یہِ دیوار نٮ۪برٕ کَنہِ دِیُن تہٕ بہٕ ٲسٕس تی وَنان مطلب أسۍ کَرو وۄنۍ اَتھ مَنٛز مشوَر رَژھا اَکھ تہٕ نِمو کھٲلِتھ یہِ کَتھ تھاوَو أسۍ تٔتی پرٛاروُن اَتَس وٕچھے اَتھ چھُ اَتھ کیٛاہ چھُ ضوٚرَتھ اَتھ چھِ سیرِ ضوٚرَتھ چھِ اَتھ سٮ۪کھ باجَر آنو سیٖمَٹ آنو تہٕ نِمو کھٲلِتھ مَک مَکلاوَو اَتَس یہِ فِتنَے تھاوَو تُلُو وۄنۍ تھوٚدٕے چھِ نا یہِ چھِ شوٗبہٕ سٲنی شوٗب یہِ چھِنا یَلہٕ روزان یہِ آنٛگُن یہِ چھِ گَژھان کۄپٲٹھۍ سایہِ روزِ سایہِ روزان آنٛگنَس اَدٕ کیٛاہ تی ٲس نا وَنان بہٕ ٲسٕس یِمَے یِمَن گَرِکٮ۪ن سۭتۍ کَتھ کَران یِمَن دوٚپمَے مےٚ بہٕ کَرَے گۄڈٕ بہٕ گُلشَنَس فون بہٕ وَنَس یہِ دیوار دِمو اَتھ کَرو ایک دو تہٕ تین ژٕھنو بنٲیِتھ آ ژٕ تہِ وَنتہٕ أمِس ژٕ وَن پنٛنِس أمِس یِتھ کَنۍ آ أسۍ چھِ اَتھ چھُ فَنڈٕے کَرُن پانی تہٕ ژھٕنو کھٲلِت ٹھیٖک ہَے چھِ اَدَے ژےٚ کٔرزے مےٚ کَتھ مےٚ ؤنۍ زِ تیٚلہِ کیٛاہ کوٚرُتھ اَدٕ کیٛاہ بیٚہہ خۄدایَس حوالہٕ